بہٕ چھُس فوٹوٗگرٛافی کَران لیکن یۄس زَن بہٕ زیادٕ تَر فوٹوٗگرٛافی چھُس کران سُہ چھُس بہٕ قۄدرَت کٮ۪ن نَظارَن کَران یۄس اگر بہٕ وۄنہٕ زیادٕ تَر یۄس بہٕ فوٹوٗگرٛافی چھُس کَران سۄ چھُس بہٕ پَنٛنِس کَشمیٖرَس کَران یَتھ زَن جَنتِ بے نظیٖر چھِ وَنان